ییٚلہِ مےٚ زٕ ساس نوَس منٛز ٹؠنتھٕ کوٚر پاس تہٕ تَمہِ پَتہٕ اوس مےٚ اکھ ڈیسِجَن یُس اِمپاٹَنٹ ڈِسِجَن اوس میانہِ لایفہِ ہُنٛد کہِ بہٕ کۄس سٹریٖم چھُنہٕ بہٕ گژھا آرٹسَس منٛز بہٕ گژَھ ہا میڈِکَل بہٕ گژَھ ہا کَامٲرس بہٕ کَتھ منٛز کَرٕ ایڈمِشَن بہٕ کُس سَبجَکٹ نِمہٕ تمہِ ساتہٕ کوٚر مےٚ تَمہِ ساتہٕ اوس مےٚ مطلب سُہ واریاہ ٹف سُہ مُشکِل ڈِسِجَن تَمہِ ساتہٕ نیُن کہِ بہٕ کیٛاہ کَرٕ مےٚ مطلب فیوٗچر کَتھ منٛز چھُ مےٚ اَصٕل سِکِیوٗر تَمہِ پَتہٕ ہیوٚت مےٚ پننہِ بیٚنہِ ٲس مےٚ بٔڑ بَیٚنہِ تٔمِس ایٚڈوایِس پنٛنِس مٲلِس پنٛنؠن فرِیٚنڈَن تِمَن دوٚپ مےٚ مےٚ دوٚپ مےٚ کُس سَبجَکٹ گژھِ جان مےٚ گژھِ ہا میڈِکل مےٚ گژھِ ہا آرٹٕس مےٚ کُس سَبجَکٹ گژھِ جان تہٕ تِمو کوٚر مےٚ واریاہ ہیٚلٕپ تہٕ تَمہِ تِہنٛدِ تِہنٛدِ اوٚپیٖنَن تِمو یۄس راے دِژ تَمہِ سۭتۍ یۄس مےٚ اَصٕل ڈِسِجَن نِیوٗ تہٕ مےٚ روٚٹ پَتہٕ تَمہِ ساتہٕ آرٹٕس کیٛازِکہِ مےٚ دوٚپ اگر بہٕ آرٹس منٛز کَرٕ تہٕ مےٚ اوس کَرُن کہِ بہٕ ٲسٕس دَپان کہِ بہٕ کَر آی اے ایس کیوں کہِ اگر بہٕ آی اے ایس کَرٕ ہا تہٕ یُس مےٚ آرٹس تَمہِ سۭتۍ ٲس مےٚ واریاہ زیادٕ ہیلٕپ میلہِ ہہَ مےٚ کیازِ کہِ اَیٚڈمنِسٹرَیٚشَن منٛز چھُ ملان واریاہ زیادٕ تِمَن ہیلٕپ تہٕ مےٚ روٹ پَتہٕ سُہ آرٹٕس تہٕ کٔر مےٚ تٔتھۍ اَصٕل پٲٹھۍ پَنٕنۍ برونٛٹھ کُن یَتھ مےٚ اوس پڑٲے کَرٕنۍ سۄ کٔر مےٚ سٕٹاٹ